مےٚ اوٚن راتھ شُپین فِرٛج اَکھ مگر ییٚلہِ مےٚ سُہ گَرٕ اوٚن پَتہٕ ییٚلہِ مےٚ سُہ معلوٗم وولوٗم کوٚر اَکھ چھُس مےٚ سُہ واریاہ ریٹَس پیوٚمُت واریاہ درٛوگ حَدٕ کھۄتہٕ زیادٕ درٛوگ تہٕ بیٚیِن دُکاندارَن وٕچھ مےٚ تٕم ٲسۍ دِوان مطلب زٕ ساس ترٛےٚ ساس رۄپیہِ چھِ گژھان فرق اورٕ یور تہٕ واریاہ درٛوگ اوس وۄنۍ اوس تَمیُک تہِ سہلٕے درٛوگ تہِ اوس تہِ سُہ مگر ییٚلہِ گَرٕ اوٚن مےٚ سُہ تٔمۍ ہسا اَکہِ لَٹہِ چَلوو مےٚ سُہ مگر مےٚ ٲس یِوان پانٛژھ ہَتھ رۄپیہِ بِل مےٚ ہسا آے زٕ ساس رۄپیہِ بِل سُہ حظ چھُ پاوَر تہِ کھٮ۪وان واریاہ تہٕ ہۄپٲرۍ ہسا چھُ سُہ کَران تھوڑا آوا آواز چھِ کَران تھوڑا جادٕ مگر بہٕ ہٮ۪کہٕ نہٕ سُہ اٮ۪فٲڈ تہِ کٔرِتھ تِکیٛازِ وۄنۍ اَنیو مےٚ سُہ پنٛداہ ساس رۄپیہِ اَنیٛاو مےٚ سُہ یا تٕرٛہ ساس رۄپیہِ اَنیو مےٚ سُہ مَسلہٕ چھُ یُس سُہ بِل چھِ یِوان ساس زٕ ساس رۄپیہِ سُہ چھُس نہٕ بہٕ ہٮ۪کان اٮ۪فٲڈ کٔرِتھ کیٚنٛہہ تہٕ بہٕ چھُس یَژھان اَمہِ کھۄت سَستہٕ اَگر مےٚ میلہِ ہا یُس پاوَر کھیٚیہِ ہا کَم یُس بہٕ اٮ۪فٲڈ ہٮ۪کہٕ ہا کٔرِتھ اَگر پانٛژھ ساس رۄپیہِ چھِ اٮ۪فٲڈ ہٮ۪کان کٔرِتھ اَگر تیُتُے تیوٗتاہ مےٚ بَنہِ ہا تہٕ سُہ گٔیو ٹھیٖک واریاہ اَصٕل بیٚیہِ ہسا چھِ یہِ تھوڑا بیٚیہِ چھِ تھوڑا بیٚیہِ چھِ یہِ